وَعلیکُم اَسَلام اَہن حظ اَہن حظ أسۍ چھِ اَہن حظ أسۍ چھِ سُکوٗل پٮ۪ٹھ تۄہہِ کیٛاہ چھُو بچَس ناو اَہن پَران اَہن حظ بہٕ چھَس تھٲڈ کٕلاسس فام ٹیٖچر تہٕ مُمیٖت صٲب چھُ میونٕے سِٹوٗڈنٛٹ اَہن نہ خانٛدر چھُ بچس کیٛاہ چھُ کَرُن خانٛدرس پٮ۪ٹھ سُہ تمِسے اٮ۪کزِبِشن چھُ تٔمِس چھِ کٕلاس ٹٮ۪س باقٕے چیٖز چھِ بچہٕ چھِ نِوان آز سالس بچہٕ گوٚو سالس نیُن شامس باگوٲے پتہٕ پہن آپ لیٖو تُہۍ نِیِو لیٖو تہٕ سُہ کیٛاہ کَرِ تٔمِس کُس ہایہِ پتہٕ سۄ کٲم تۄہہِ چھَو پیی اَسہِ چھُنہٕ سُکوٗل سُہ پرٛوٹوکال کِہیٖنۍ أسۍ چھِنہٕ بچن زیادٕ لیٖو دِوان کِہیٖنۍ تۄہہِ چھَو آلریٚڈی تٔمِس وارِیاہ لیٖوٕ نِمہٕ ژٕ یٖوٗتاہ لیٖو چَلن نہٕ کیٚنٛہن اَمہِ سۭتۍ پیوٕ بچس اَثر پرٛاگرٮ۪س رِپوٹ پٮ۪ٹھ گرِ کیٛاہ کرنٲے ہُن پروگرٮ۪س چھِ تٔمِس ٹھیٖک مگر ییٚلہِ تُہۍ چھُٹی چھُٹی کرناے ہُن تہٕ بچس کیٛاہ ترِ سمٕجھ چبہٕ چھِنۍ سُکوٗل سوزان سُہ چھُ سُکوٗلے ہیٚچھان وَ ییٚلہِ تُہۍ چھُٹِین پٮ۪ٹھ چھُٹی کٔرہوس تہٕ سُہ ما کَرِ کِہیٖنۍ اَہن سا یہِ چھُ یہِ چھُ بچس آسان

تۄہہِ سۭتۍ حظ چھِ أسۍ کَران أسۍ چھِ کَران تُہۍ ٲسِو وٕچھان اَسہِ چھُ پروگرامس منٛزٕے أسۍ چھِ بچن کَران ڈٮ۪ولاپمٮ۪نٛٹ أسۍ چھِ تِم ہیٚچھناوان کَتھ باتھ کَرٕنۍ تہٕ وَنہِ چھُ کانٛہہ بچہٕ شَے پہن آسان تہٕ سُہ چھُنہٕ کَتھ کَران کیٚنٛہہ تۄہہِ چھُو بچہٕ وارِیاہ شَے اَگین تُہۍ چھُو أمِس چھُٹی وارِیاہ کَران گرِ تہِ چھُ ہوس پرٛیٚشر آسہِ ہُس کیٚنٛہہ کَران أمِس گَژھِ گرِ وَنُن ژٕ کر کتھ کھوٚژُن چھُنہٕ کیٚنٛہہ یہِ چھُ کھوٚژان

وَلہٕ حظ کیٚنٛہہ چھُنہٕ یہِ آسہِ آسہِ تہِ کرو أسۍ یہِ أسۍ ہٮ۪کو کٔرِتھ اٮ۪ز ٹیٖچر تہٕ سُہ ہٮ۪کو أسۍ کٔرِتھ تہٕ سُہ کَرو أسۍ تہٕ باقی لیٖو ہِنٛد چھُ کٔرِتھ بٕتھِ کتھ کَرٕنۍ کیٛازِ کہِ تۄہہِ چھُو أمِس آلریٚڈی وارِیاہ لیٖو نمژٕ سُہ ہٮ۪کہٕ نہٕ أمِس بہٕ ہٮ۪کہٕ نہٕ بیٚیہِ لیٖو دِتھ کیٚنٛہہ سُہ تُہۍ کٔرِو حظ سُکوٗل کِس پرنسِپٕلس یا وایِس پرنس اَسہِ چھُکُھ ووٚنمُتٕے ترٛےٚ لیٖوٕ نی بچہٕ رٮ۪تس تانۍ پتہٕ چھِنہٕ اَسہِ ہٮ۪کو نہٕ اَمہِ پت لیٖو دِتھ کیٚنٛہہ اَمہِ پت چھُو اَسہِ پرنٛسِپٕلس وٕچھان پاںَے اَہن حظ ٹھیٖک چھُ

کیٚنٛہہ نَہ حظ چھُنہٕ بہٕ ونٛنسن بہٕ وَنکھن دَپکھ أمِس چھِ بچس چھِ لیٖو ضوٚرَتھ کانٛدرٕ موٗجوٗب تہٕ باقی پتہٕ وُچھُو تُہۍ سُہ کیٛاہ وَنوٕ تۄہہِ کیٚنٛہہ نَہ حظ چھُنہٕ بہٕ وٕچھٕ بہٕ وٕچھٕ تُلِو تُہۍ ٲسزیو یِوان زاہ منٛز منٛزٕ نظر دِنہِ پی ٹی ین ویی ٹی ین ٲسِو یِوان یا ہفتہٕ پت ہفتہٕ ٲسِو یِوان بیٚیہِ چھِ أمِس کٕلاس ٹٮ۪سٹ تہِ آسان تِم تہِ ٲزیو وٕچھان تہٕ کیٚنٛہہ چھُنہٕ آدٕ حظ آدٕ حظ